اَلسلام علیکُم وعلیکُم اَلسلام تُہۍ چھُو حظ ٹھیٖک اَہن حظ آ اَسہِ حظ دیُت نَفرن أکۍ تُہُنٛد نَمبر تُہۍ چھِو حظ یہِ زیُن ویُن کٕنان اَسہِ حظ اوس ضوٚرَتھ اَسہِ منٛز چھُ نہٕ حظ ونٛدٕ یِنہٕ وول تہٕ اَسہِ چھُ تھاوُن زیُن ہٮ۪تھ بیٚیہِ چھِ اَسہِ خانٛدَر اَکھ زٕ تہٕ کیٛاہ چھو پرٛایِز ورٛایِز

ہٮ۪لو اَتھ حظ چھَنہٕ آوازٕے یِوان پرٛایِز اَسہِ حظ چھِ زٕ ژور کویِنٹ اَکھ کویِنٹَل کۭتِس چھُ گژھان اَسہِ کۭت اَسہِ حظ ییٚکیاہ حَمام چھُ وۄنۍ اَسہِ تہٕ کیٛازِکہِ آز چھُنہٕ وۄنۍ زیادٕ نہ چھِ شُری کانٛگٕر تَپان بٔڑَن تہِ چھِنہٕ مُشکِل وُشکِل گژھان اَسہِ تہِ چھِ حمامٕے زیادٕ زالان حمام چھُو تۄہہِ پَیی وَندٕ کٔشیٖرِ منٛز آسان تٔتھۍ خٲطرٕ چھِ اَسہِ زیادَے یَپٲرۍ حظ چھِ اَسہِ خانٛدر اَکھ زٕ تہِ تہٕ تَمہِ خٲطرٕ تہِ چھُ اَسہِ زیُن ہیوٚن تۄہہِ کۭتیٛاہ حظ چھُ یہِ کُس حظ زیُن چھُو تُہۍ کٕنان ڈوٗنۍ زیُن حظ کُس مَگر آ آسُن گژھِ اَصٕل اَسہِ حظ اَنے پَرُس سُہ اوس اَسہِ حظ اَنے پَرُس سُہ اوس اوٚدُر اوٚدرُے اوس سُہ اَچھا ٹھیٖک حظ اٮ۪ڈرَس ٹھیٖک ٹھیٖک اَچھا اَچھا چھِ اَسہِ چھِ حظ پانہٕ یُن نِنۍ کِنہٕ تُہۍ سوٗزیوٗ اورَے اَسہِ یہِ اَدٕ حظ أسۍ حظ یِمو أسۍ وٕچھو اَسہِ کُس زیُن یی تہٕ پَتہٕ تھاوَو اَسہِ تۄہہِ تۄہہِ اَسہِ چھُ خانٛدرٕ خٲطرٕ اَسہِ چھُ یِمَے دَہ دۄہ تہٕ اَسہِ چھُ تَمہِ خٲطرٕ تہِ جلدی ضوٚرَتھ اَچھا ٹھیٖک حظ چھُ أسۍ حظ یِمو وۄنۍ ییٚکیٛاہ آز چھِ أسۍ یِمو اَکہِ دۄیہِ دۄہہِ یِمو أسۍ تھٲیزیو اَسہِ یہِ تُہۍ ؤنۍزیو اَسہِ أسۍ تھاوَو تۄہہِ سَے تیٚلہِ ترٛٲوِتھ تُہۍ حظ کٔرۍزیو اَسہِ یہِ سٮ۪نٛڈ اٮ۪ڈرَس پَنُن